بہٕ ونہِ یِہَے کہِ بدقٕسمتی سان ہسا چھِ اَز ہسا چھِ یِم ٹرٛیکِنٛگ سایٹٕس چھِ یِم یا یپٲرۍ ٹرٛیکِنٛگ کھسان چھِ یِنہٕ والٮ۪ن ؤرۍیَن منٛز آو وُچھنہٕ کہِ ژھۄٹھ ہسا بڈٮ۪و یِمن جایَن مطلب کہِ ییٖتیٛاہ ییٖتیٛاہ لوٗکھ چھِ اور گژھان تیٛوٗتاہ تیٛوٗتاہ چھُ اَتہِ زیادٕ زیادٕ ژھۄٹھ گژھان یعنے کہِ لِٹرنٛگ گژھان تہٕ یِمن آیٹمن منٛز چھُ آسان زیادٕ پُلاسٹِک بوتلہٕ یِمٕے کہِ ترٛیش چٮ۪یَکھ تہٕ ژھُنِکھ بوتل دٲرتھ بدل کانٛہہ پیپسی میرنٛڈا یا سٕلایس یا بدل کانٛہہ کانٛہہ سُپرایٹ کانٛہہ کولڈ ڈرنٛک چٮ۪یَکھ ژھُنِکھ بٲتل أتی دٲرِتھ یا مومجام مومجامس منٛز لیز پاکیٹ یا باقٕے باقٕے چیٖز یِمٕے أنِکھ تُلِکھ تہٕ ژھُنِکھ دٲرِتھ بییٚہٕ اگر سُہ کیلہٕ دٮ۪ل باقٕے باقٕے کیلہٕ دٮ۪ل کَرن نہٕ کیٚنٛہہ تہٕ البتہٕ یِم پُلاسٹِک چیٖز یِم یِم چھِ دٲرتھ ژھُنان یِم چھِ نہٕ پتہٕ زمیٖنس منٛز وسان کہیٖنٛۍ سُہ تَمہِ سۭتۍ چھِ یِم پرٛابلِم کَران گۄڈنٮ۪تھٕے اگر بہٕ ونہٕ کہِ اگر أسۍ ٹرٛیکِنٛگ ییٚلہِ کھسو کیٛاہ پَزِ کَرُن گۄڈٕنٮ۪تھٕے اگر أسۍ ٹرٛیکِنٛگ کٔھتۍ تہٕ تتہِ کیٛاہ پٔزِ اَسہِ کَرُن بہٕ وَنہٕ یوٚہَے کہِ گۄڈنٮ۪تھٕے پَزِ اَسہِ اَکھ لِفاف تُلُن سۭتۍ کٔتھ خٲطرٕ اَکھ لۄکُٹ لِفافہٕ کٔتھ لگہِ اَسہِ تُلنس یہ لگہِ اسہِ ضروٗرت کہِ اگر اَسہِ پانہٕ وۄنۍ ژھۄٹھ ترٛوو گوٚو اَسہِ چیٖز تہِ چھِ کَرٕنۍ اِستعمال بہٕ وَنہٕ نہٕ کہِ یتھٕے پٲٹھۍ چھُ ژھوٚرُے چھُ کَھسُن ٹرٛیکِنٛگ کَرنہِ نہَ ٹرٛیکِنٛگ کَرنہِ اگر ژٕ کھوٚتُکھ ژےٚ گژھِ لۄکُٹ بیگ آسُن سۭتۍ مومجام اگر ژےٚ کیٚنٛہہ چیٖز کھٮ۪ووَتھ یُس امیُک یہِ کوڑا کرکٹ درٛاو اَتھ کَرکھ ژٕ کٲم یہِ تُلکھ تہٕ یہِ لگاوَکھ أتھۍ بیگس منٛز تھاوَکھ أتھۍ بیگس منٛز بنٛد گوٚو اَمہِ سۭتۍ کیٛاہ گژھِ کٲم ییٚلہِ ژےٚ مۄکلووُتھ گوٚو اَکھ درٛایی ژےٚ پنٕنۍ کٲم یعنے ژےٚ ژےٚ کھٮ۪ووَتھ کیٚنٛہہ بییٚہِ کیٚاہ گٔیی ژےٚ کٲم اَمہِ سۭتۍ بییٚہِ آیی ژےٚ اَمہِ سۭتۍ یوٚہے فٲیِدٕ کہِ یُس ہسا ژےٚ یہِ ژھۄٹھ درٛٲے اَمہِ منٛزٕ سُہ تُلتھ ژےٚ پانسٕے سۭتۍ ماحول تہِ کوٚرُتھ نہٕ ژےٚ خراب کہیٖنٛۍ دوٚیِم اگر بہٕ کَتھ کَرٕ یہِ اَسہِ پٔزن تِم بٲتلہِ کَرنہِ اِستعمال کہِ یِم بییٚہِ واپس ہٮ۪کو أسۍ اِستعمال کَرٕنۍ کوٗشِش کَرو أسۍ کہِ تِمٕے بٲتلہِ آسو أسۍ کَران اِستعمال تِکیٛازِ پُلاسٹِک بٲتلہِ کَرو أسۍ کم یوٗز تہٕ بییٚہِ کیٚاہ کَرو أسۍ یِم بییٚہِ بییٚہِ لٹہِ ہٮ۪کو أسۍ اِستعمال کٔرِتھ آبہٕ بوٹلہٕ تِم کَرو أسۍ اِستعمال بییٚہِ اگر بہٕ کَتھ کَرٕ کہِ اگر ژےٚ گۄڈنٮ۪تھٕے چھُ ژےٚ حساب کَرُن کہِ مےٚ کوٗتاہ کھٮ۪ن لگہِ یا مےٚ کُس چیٖز کوٗتاہ لگہِ تَمی حسابہٕ چھُ سۭتۍ تہِ تُلُن زیادٕ تہِ چھُ نہٕ سۭتۍ تُلن کہیٖنٛۍ یا بہٕ ونہٕ یتھٕ پٲٹھۍ کہِ تِمے چیٖز چھِ زیادٕ تُلٕنۍ یِمن پیکیج آسہِ کم تِکیٛازِ تتہِ ہٮ۪کہِ ماحول خراب تتہِ گٔژھِتھ بییٚہِ اگر بہٕ کَتھ کَرٕ

کَتھ کَرٕ بہٕ کہِ واٹر کَرو أسۍ آرام سان ڈِسپوز حسابہٕ سان کَرو أسۍ آب تہِ ڈِسپوز بییٚہِ اگر بہٕ ونہٕ کہِ یِم گورمِنٹن اَنِشیٹِو چھِ تُلۍمٕتۍ یا این جی او یِم چھِ یِم تِم کامہِ چھِ کَران تِمن تہِ دِمو أسۍ بڑوتی مینٹِنینس ژھۄٹھ کَرو أسۍ کَم کَم ژھۄٹھ کَرو نہِ أسۍ زیادٕ ترٛاوو نہٕ أسۍ تتہِ کہیٖنٛۍ یہِ أسۍ بِلکُل ترٛاوو نہٕ کہیٖنٛۍ بییٚہٕ اگر أسۍ وَنو کہِ بییٚہِ کَرو أسۍ گامس منٛز ایجوٗکیشن تہِ دِمو أسۍ مطلب کہِ اگر بہٕ کُنہِ ساتہٕ دوستن سۭتۍ ٹرٛیکِنٛگ آسہٕ کھسان یا بدل کٲنٛسہِ سۭتۍ آسہٕ ٹریکِنٛگ کھسان بہٕ کیٛاہ کَرٕ کٲم یا اگر بہٕ گرٛوٗپس منٛز آسہٕ کُنہِ ساتہٕ بہٕ وَنہٕ تِمن کہِ اگر ژھۄٹھ أسۍ ترٛاوو اَسہِ کوٗتاہ نۄقصان واتہِ اَمہِ سۭتۍ سٲنِس ماحولس ماحولس کوٗتاہ نۄقصان واتہِ تِم تِم سمجھاہوکھ کہِ کوٗتاہ کوٗتاہ نۄقصان گژھِ اَمہِ سۭتۍ تہٕ واپس تہِ ہٮ۪کون نہٕ پتہٕ أسۍ کہیٖنٛۍ گوٚو تِمن تہِ روزِ دٮ۪ماغس منٛز کہِ یہِ نسا چھَنہٕ کَرُن کہیٖنٛۍ أتی روزَن تِم تہِ حساس پنٕنۍ جایہِ بییٚہِ اگر أسۍ وُچھو کہِ پُلاسٹِک زیادٕ تر کَرو أسۍ کوٗشِش کوٗشِش کہِ پُلاسٹِک ترٛاوَو نہٕ أسۍ یِمن جایَن کہیٖنٛۍ گوٚو یِمے چیٖز تُلو یِم یِم اینوارانمٮ۪نٛٹ فرینٛڈلی آسن چیٖز تِمے تُلو أسۍ سۭتۍ تِکیٛازِ تِم تہِ بچاون اَسہِ یِمو نِش کہِ یُس ماحول چھُ ماحول تہِ گَژھِ نہٕ خراب کِہیٖنٛۍ